گۄڈٕنیٚتھ اوس مےٚ ساینَس واریاہ زیادٕ پَسنٛد واریاہ واریاہ زیادٕ پَسنٛد تِکیٛازِ مطلب تَتھ منٛز ٲسۍ اِنسان ہیٚچھان واریاہ کینٛہہ أتی ٲسۍ وٕچھان کُلۍ تہِ کِتھ پٲٹھۍ چھِ آسان کُلیٚن منٛز کیٛاہ چھِ آسان کیٚمۍ ہیوٗ یہِ زیادٕ تَر چھِ بَچپَنَس منٛز سارنٕے ساینَسٕے گژھان پَسَنٛد کھۄژان کَتھ ٲسٕس بہٕ اردوٗوس مےٚ اوس نہٕ تَگان اردوٗ کِہیٖنۍ تہِ لیٚکھُن اوسُم نہٕ تَگان نہٕ پَرُن سیوٚد سیوٚد تہٕ پَتہٕ مگر کینٛہہ ٹایِم گٔژھِتھ توٚگ مےٚ پَتہٕ آے مےٚ اَکھ فرٛیٚنٛڈ اَکھ تٔمۍ ہیٚچھنٲوس بہٕ اردوٗ لیٚکھُن تہِ میٚموری ییٚلہِ أسۍ گِنٛدنہِ گٔے أسۍ گٔے مانَسبَل گِنٛدنہِ تہٕ بہٕ ٲسٕس ٹایکانڈو مطلب کراٹی ٲسٕس بہٕ گِنٛدان پَتہٕ اوس اَسہِ تَتہِ واریاہ مَزٕ آو اَسہِ واریاہ زیادٕ مَزٕ مطلب گیُنٛد اَسہِ پَتہٕ رٔٹۍ اَسہِ ایٚواڈ تہِ واریاہ ایٚواڈَن منٛز یِتھَے کٔنۍ ٲسۍ پونٛسہٕ تہٕ أسۍ ٲسۍ لَکٕٹۍ أتی تٔمۍ وِزیٚن تہٕ اَسہِ اوس مطلب اَسہِ خٲطرٕ تٔمۍ وِزیٚن ترٛےٚ ہَتھ رۄپیہِ گٔیے واریاہ کینٛہہ اَتہِ ٲسۍ سہل سہل دَہ رۄپیہِ تہِ دِوان کِہیٖنۍ مگر تمہِ وِزیٚن دِتِکھ ترٛےٚ ہَتھ رۄپیہِ تہٕ مےٚ باسیٚو سُہ واریاہ کینٛہہ بہٕ گٔیَس واریاہ زیادٕ خۄش بہٕ ٲسٕس لَکٕٹ ہور تہٕ بہٕ گٔیَس واریاہ زیادٕ خۄش بیٚیہِ ییٚلہِ اَسہِ پَتہٕ سکوٗل کینٛہہ اوس آسان پروگرام گیمٕز ویمٕز ٲسۍ آسا تمہِ دۄہ اوس اَسہِ آسان واریاہ خوشی زیادٕ خوشی چھِ یِہے اکھ اَمہِ دۄہ ییٚلہِ أسۍ مانَسبَل گٔیے گِنٛدنہِ تَتہِ سِٹیڈیَمَس بیٚیہِ گٔیے آ بیٚیہِ گٔیے أسہِ سرینَگر ایس کے آے سی سی سیٹیڈیَمَس منٛز تَتہِ اوس اَکھ مِنِسٹَر آمُت تہٕ پَتہٕ پٕرژھ اَسہِ تٔمۍ سَوال جواب تہٕ اَسہِ تہِ ؤنۍ تٔمِس جواب تہٕ تَتہِ مِلیٛو ایٚواڈ تِم مےٚ دِتُکھ ہینٛڈ میڈ دوٗر دِتُکھ مےٚ تہٕ بیٚیہِ پھٔرس اَکھ دِتُکھ مطلب جواب اوس تِمَن تِمو کیٛاہ پرٛژھُکھ تِمو پرٛژھُکھ ؤنِو سہَ یہِ ٹوٗرِسٹ وِلیس کیٛاہ چھُ ییٚتہِ ہوٗ یہِ تہٕ اَسہِ اوس تَتہِ ٲسۍ ایٚگزِبِشَن تمہِ دۄہ لوٚگمُت اَسہِ چھُ آمُت واریاہ مَزٕ تَمہِ دۄہ تہِ تہٕ بیٚیہِ مےٚ اوس دوست فرینڈٕس ویٚنڈٕس آسہٕ مےٚ تہٕ تِمَن سۭتۍ تہِ اوس یِوان واریاہ مَزٕ